یُس حظ سون کَشمیٖرُک کَلچَر چھُ سُہ چھُ واریاہ ڈِفرَنٛٹہٕ ایز کَمپیٲڈ ٹُو اَدَر سٕٹیٹٕز کیٛازِکہِ ییٚتہِ چھِ موسم تہِ چینٛج آسان گژھان کیٛازِکہِ وِنٹَر چھُ آسان سَمَر چھُ آسان ییٚتہِ چھُ واریاہ چینٛجِنٛگ یِم آسان موسم فار اٮ۪کزامپٕل ییٚکیٛاہ وَندَس چھُ شیٖن آسان رٮ۪تہٕ کٲلِس چھُنہٕ آسان شیٖن کینٛہہ بیٚیہِ چھُ ییٚتہِ یہِ مکانُک طور طریٖقہٕ سُہ ییٚتہِ چھِنہٕ یِم فٕلیٹس منٛز چھِنہٕ ییٚتہِ بَسان کِہیٖنۍ کیٛازِکہِ ییٚتہِ چھِ سارنٕے آسان پَنُن پَنُن مکان فٕلیٹَن منٛز چھِنہٕ ییٚتہِ روزان کِہیٖنۍ تہٕ نہ چھِ ییٚتہِ آسان یہِ مَکٕے یِم پَتہٕ چھِ ییٚتہِ بیٚیہِ چھِ اَتہِ خاص کَر ییٚتہِ چھُ رٮ۪تہٕ کٲلِس منٛز اَکھ یہِ آسان یہِ گرم چھُ واریاہ تیز آسان ییٚلہِ یہِ وَنٛدٕ چھُ یِوان ییٚتہِ چھُ آسان واریاہ واریاہ شیٖن چھُ پٮ۪وان کیٛازِکہِ یہِ چھُنہٕ نیٚبرِمٮ۪ن سٹیٹَن منٛز آسان کِہیٖنۍ نہٕ ییٚتہِ چھِ اِنسان پَنُن پَنُن مکان چھُ سارنٕے مطلب ییٚتہِ چھُنہٕ یہِ آسان کِہیٖنۍ نہٕ وَنۍ ییٚتہِ چھِ واریاہ ییٚلہِ أسۍ یہِ وَنٛدٕ چھُ واتَن أسۍ چھِ پھٮ۪رن کَران یہِ پھٮ۪رَن چھِ أسۍ لاگان کیٛازِکہِ تۭرِ تۭرِ موٗجوٗب ییٚتہِ چھِ واریاہ تۭر آسان پَتہٕ چھِ أسۍ پھٮ۪رَن لَگاوان مطلب سُہ چھُ بَچاوان اَسہِ یہِ تۭرِ نِش بیٚیہِ چھِ ییٚتہِ اَکھ چیٖز آسان یہِ ییٚلہِ اَسہِ خاندرُک سِسٹَم چھُ الگ آسان کیٛازِکہِ ییٚتہِ چھُ سال چھُ آسان یہِ ترٛامہِ منٛز چھِ أسۍ مطلب تِم چھِ آسان ژور ژور چھِ آسان ترٛامہِ منٛز تَتھ چھِ مطلب بَتہٕ کھٮ۪وان ترٛامہِ منٛزٕے تَتھ چھِ وَنان أسۍ سال سُہ سِسٹَم چھُ الگ آسان تَتھ چھِ أسۍ واریاہ مَزٕ لَگان سُہ چھُنہٕ باقٕیَن سٹیٹَن منٛز آسان کِہیٖنۍ نہٕ